بہٕ چھُس رَنِنٛگ کَران کَنٹِنیُوَسلی دۄہَے دۄہَے مطلب بہٕ چھُس رَنا رَنہٕ کَران شُراہ شَتھ میٖٹَر چھُس بہٕ رَن کَران شٮ۪ن مِنٹَن اَندَر اَندَر تہٕ یُس مےٚ ہَیَسٹ رِکاڈ چھُ وٕنِس تام یۄس یہِ شُراہ شَتھ میٖٹَر ٹرٛیک یُس بہٕ چھُس رَن کَران یہِ چھُ مےٚ وٕنِس تام ہَیَسٹ کوٚرمُت پانٛژھ مِنٹ تُرٛواہ سٮ۪کٮ۪نٛڈ تَمہِ دۄہ گوٚو مےٚ زبردَس فیٖل لیٹ کہِ بہٕ ہسا چھُس رَن کَران زَبردَس فاسٹ تہٕ باقٕے چیٖز چھُس بہٕ ہَتھ میٖٹَر ریس تہِ چھُس بہٕ کَران بَہَن سٮ۪کَنڈَن اَنڈَر کَوَر تہٕ زیادٕ چھُس بہٕ زیادَے یِمَے شُراہ شَتھ میٖٹَر بیٚیہِ چھُس بہٕ تھوڑا لانٛگ رَن لانٛگ یِم چھُس بہٕ لانٛگَس منٛز تہِ چھُس بہٕ واریاہ لاوان تہٕ یِم چیٖز چھِ مےٚ اَمۍ موٗجوٗب کیٛازکہِ مےٚ چھِ گول چھِ مےٚ واریاہ مقصد چھِ مےٚ بہٕ چھُس دَپان یۄس یہِ شُراہ شَتھ میٖٹَر ریس چھِ رَ یہِ ٹرٛیک چھُ یہِ گوٚژھُس بہٕ کَوَر کَوَر کَرُن کَم سے کَم ژورَن مِنٹَن منٛز ژورَن ساڑَن ژورَن مِنٹَن منٛز چھُ مےٚ یہِ گول پنٛنہِ لایفہِ منٛز تیٚلہِ باسہِ مےٚ مےٚ ہسا کوٚر کیٚنٛہہ أچیٖو اَگر بہٕ یہِ کَرَن کٕلیَر یہِ شُرہَن شَتَن میٖٹرَن منٛز وٕنِس تام چھُس بہٕ دۄہَے رَن کَران مےٚ چھِ اَکھ رَنِنٛگ کَرنُک پیشَن زَبردس تہٕ یہِ ترٛاونہٕ بہٕ کِہیٖنۍ اَگر کُنہِ ساتہٕ موسَم خراب تہِ چھُ آسان تہٕ بہٕ چھُس کَران تَمہِ ساتہٕ رَن چھُس بہٕ کَران جِمَس منٛز چھُس بہٕ ٹرٛیڈمِل پٮ۪ٹھ رَن کَران تَمہِ ساتہٕ تہٕ کَم سے کَم چھُس بہٕ دۄہَے گَھنٹہٕ اَکھ اَکھ گَھنٹہٕ ڈۄڈ ڈۄڈ گَھنٹہٕ زٕ زٕ گَھنٹہٕ اوٚبوٮ۪سلی چھُس بہٕ دِوان یِم چیٖز رَنِنٛگ کیٛازکہِ رَنِنٛگ چھِ سُہ چیٖز یہِ چھِ میٛانہِ زندگی خٲطرٕ ضٔروٗری تہٕ مےٚ یی نہٕ آے اَمۍ وَرٲے کَنٹِنیُوَسلی رَن کَرنہٕ سۭتی چھِ مےٚ باسان میٛٲنۍ زندگی روزِ فِٹ تہٕ فاٹ

تۄہہِ تہِ سو بہٕ وَنان یِہوٚے رَنہٕ ٲسِو کَران کَنٹِنیُوَسلی تہٕ اَمہِ موٗجوٗب تاکہِ اَمہِ سۭتۍ روٗزِو تُہۍ فِٹ روٗزِو تُہۍ یِم تہِ کانٛہہ فیٹٕس ویٹٕس باقٕے بٮ۪مارِ چھےٚ یِم ژَلَن تہٕ تُہۍ روٗزِو زندگی منٛز خوش تہٕ خوشحال تہٕ تُہۍ ہیٚکِو پَنٕنۍ زندگی آرام سان گُزٲرِتھ تہٕ یِتھ کَنۍ روزیو تۄہہِ کٕہٕنۍ ٹٮ۪نشَن تہٕ یِہوٚے چھُس بہٕ وَنان رَنِنٛگ روزوٕ گژھِ روزُن کَنٹِنیُوَسلی کَران